سیکَنٛڈ پرٛوڈکٹہٕ یُس چھُ یٔمۍ میٛانہِ یٔمۍ واریاہ نَگیٹیٛوٗ ایکٕسپیٖرَنَس چھُ تھوٚومُت مےٚ سۭتۍ سُہ چھُ بوٗٹھ یُس مےٚ بوٗٹھ سُہ چھُ مےٚ آن لایِن آرڈَر کوٚرمُت تہٕ تٔمۍ سُہ بوٗٹھ اوس مےٚ بلیک کَلَرَس منٛز آرڈَر کوٚرمُت تہٕ سُہ ووت مےٚ وایِٹ کَلَرَس منٛز گۄڈٕنٮ۪تھٕے پَتہٕ کوٚر مےٚ سۅ ہَن کٔر مےٚ برداش بِکاز تَتٮ۪ن اوس سُہ وایِٹ کَلَر اوس سُہ اوس واریاہ اَصٕل تہٕ مےٚ باسٮ۪و وَلہٕ بہٕ کَرٕ أتھۍ وۅنۍ زَڈ پَتہٕ ییٚلہِ مےٚ سُہ لوگ تَتھ درٛایہِ زیادٕ سے زیادٕ درٛایہِ تَتھ شےٚ دۄہ شےٚ دۄہ بعد ووٚتھ تَتھ پاڈٕے تھوٚد تہٕ بیٚیہِ آو سُہ ژٕ سورُے آو سُہ نیٖرِتھ تَلہٕ تَتھ ژاو آب تَمہِ دۄہ اوس روٗد بیٚیہِ پٮ۪وان تَتھ ژاو آب تہٕ مےٚ گٔے سٲری پَلَو خراب تہٕ مےٚ گٔے کھۅر تہِ خراب تہٕ تَمہِ ساتہٕ چھِ مےٚ نَسرِک کٔرمٕژ کہِ بہٕ اَنٕنہٕ نہٕ وۅنۍ زانٛہہ آن لایِن چیٖز کیٛازِکہِ تٔمۍ اٮ۪کٕس تٔمۍ پرٛوڈَکٹَن چھُ مےٚ مےٚ پٮ۪ٹھ یوٗتاہ نَگیٹیوٗ اٮ۪کٕسپیٖرنَس تھوٚومُت کہِ مےٚ روٗزٕے نہٕ وار وۅنۍ آن لایِن شاپِنٛگ کَرنَس مےٚ روٗد نہٕ اَتھ پٮ۪ٹھ کٔہٕنٛۍ تہِ وۅنۍ بروٗسہٕ سُہ اوس میٛون سیکَنٛڈ پرٛوڈکٹہٕ زِنٛدگی منٛز یٔمۍ مےٚ پٮ۪ٹھ واریاہ زیادٕ نَگیٹیوٗ اٮ۪کٕسپیٖرنَس چھُ ترٛوومُت سُہ بوٗٹھ اوس مےٚ کَمپٔنی روڈَسٹَس پٮ۪ٹھ آ اوٚنمُت تہٕ یہِ پَتہٕ ییٚلہِ مےٚ سُہ وُچھ مےٚ سُہ تَتھ ٲسۍ بیٚیہِ ریٹ ترٛواہ شیٚتھ ترٛواہ شیٚتھ چھِنہٕ سہل مخول کیٚنٛہہ اگر ترٛواہَن شیٚتَن بدل کُنہِ جایہِ اَنَو بوٗٹھ سُہ نیرِ واریاہ اَصٕل مےٚ باسٮ۪و میٛٲنۍ اٮ۪کٕسپٮ۪کٹیشَن ٲسۍ واریاہ کہِ سُہ نیرِ اَصٕل آ بوٗٹھ مگر سُہ درٛاو نہٕ تٮُ۪تھ بوٗٹھ کیٚنٛہہ تہٕ سُہ چھُ میٛون دوٚیِم پرٛوڈَکٹہٕ یٔمۍ میٛانہِ زِنٛدگی پٮ۪ٹھ واریاہ زیادٕ نَگیٹیوٗ اٮ۪کٕسپیٖرنَس چھُ تھوٚومُت یوٗتاہ نَگیٹیوٗ اٮ۪کٕسپیٖرنَس کہِ بہٕ چھَس نہٕ وۅنۍ آن لایِن شاپِنٛگ پٮ۪ٹھ ذرا تہِ بِل بَروٗسہٕ کَران